ہیٚلو وعلیکُم سلام آ اصل پٲٹھۍ صحت چھ حٕظ ٹھیٖک آ ؤنِو سَر کٕم چھو اچھا ٹھیٖک تۄہہِ چھو حٕظ پیٚٹ انملز آ پیٚٹ انمل چھو تُہۍ ہا اچھا ٹھیٖک فرمٲیِو جِناب آ اچھا ٹھیٖک ٹھیٖک تۄہہِ چھو ٹرینِنٛگ ضوٚرتھ تمِچ اد تۄہہِ کُس تۄہہِ کَس تۄہہِ کَس کوٚرو فون ٹرینَر ٹرینرَسے آ آ آ جِناب أسۍ چھِ ٹرینَر جِناب امکۍ آ تۄہہِ تۄہہِ کیاہ چھو گَرِ اچھا بیٲر چھوٕ تۄہہِ اچھا ٹھیٖک ٹھیٖک چھُ یہِ چھو تۄہہِ پانہٕ أِمس تھوڑا بہت ہُمیُک کتھ کتھ کَرٕنۍ عادت ہیوٗ یہِ کَرُن أمِس آ امے سۭتۍ گَژھِ أمِس تھوڑا عادت بیٚیہِ دۄد وۄد آسان دیُن آ تی چھُ أمِس کَرُن آ تُہۍ ہے چھ بیٚیہِ اگر تُہۍ یوٗرۍ تہِ یِیِو أسۍ کرو تۄہہِ پانے مَطلَب فِزِکلی ونو تۄہہِ تۄہہِ کیاہ ٹرینِنٛگ چھ أمِس کَرٕنۍ آ فِزِکلی تہِ گَژھِ ٹھیٖک اگر تِم مطلب أمِس فِلحال وٕنکیٚس کتھ کتھ سۭتۍ کرٕنۍ عادت أمِس آ یہِ ہیٚچھِ تِتھ کنۍ آ بیٚیہِ چھُ أمِس دۄد وۄد تۄہہِ دیُن آ صُبحَس کٔرِو تُہۍ کٲم صُبحَس یِیِو تُہۍ صُبحَس چھ نہ سَنڈے صُبحَس یِیِو تُہۍ سون بہٕ سَمکھو تۄہہِ بہٕ سَمکھو تۄہہِ ییٚتی تۄہہِ دِمو بہٕ مَطلَب پوٗرٕ ٹرینِنٛگ أمِس تۄہہِ کیاہ چھ کَرُن پَتہٕ

أسۍ چھِ جِناب بَڑگامہِ بَسان أسۍ چھِ مین یُس ٹاوُن چھُ ییٚتہِ مین ٹاوُن چھُ اَسہِ تُہۍ تُہۍ کٔرِو اَسہِ فون صُبحَس ییٚتھ نمبرَس پیٚٹھ أسۍ دِمو تۄہہِ پوٗرٕ پوٗرٕ ٹرینِنٛگ امِچ آ اتھ لَگہِ نہٕ تیوٗت ٹایم پَتہٕ کٔرِو تُہۍ پانے اگر تۄہہِ بیاکھ قسم مَطلَب انمل تہِ آسیٚو تۄہہِ اَنُن تُہۍ ہیٚکِو پَتہٕ ڈِفرنٹ تھٲوِتھ پَتہٕ سپیٖشیٖز وۄنۍ چھُ تۄہہِ پانَس تامَتھ پَتہٕ پَتہٕ کٔرِو تُہۍ اصل پٲٹھۍ یِمَن ٹرینِنٛگ سۄ چھَنہٕ پرواے کینٛہہ چھُ نہ ٹھیٖک آ بیٚیہِ دِی وُس بَتہٕ وَتہٕ وٕنکیٚن یِتھ کٔنۍ تۄہہِ ٹھیٖک باسیٚو وٕنکیٚس چھُ وٕنکیٚس عام آسان سارنٕے پاے چھُ نہ ٹھیٖک چلو چلو شُکریہ ہہَ اسلام علیکُم